اسلام علیکُم تُہۍ چھِوحظ ٹھیٖک آ ٹھیٖک پٲٹھۍ مےٚ بوٗز تُہۍ چھِو زیُن کٕنان کیٛاہ زیُن چھِو تُہۍ کٕنان ژوٗنٛٹھۍ زیُن چھِو کٕنان کیٛاہ زیُن چھِو کٕنان اچھا اَسہِ چھُ زیُن ضروٗرت دَہ ترٛہ کوینٹَل پانژھ زیُن دَہ ترٛہ کوینٹَل چھُ ضروٗرت اَسہِ چھُ آسان منٛزٕ منٛزٕ ضروٗرت اَتھ بیٚکری خٲطرٕ اَچھا تُہۍ دِیٖوا اَسہِ یہِ ہَمیشہٕ کِنہٕ مٔنٛزٕ مٔنٛزٕ دِیِو اچھا اَچھا ریٹ کیٛاہ چھَس نو شَتھ رۄپیہِ کوینٹَل درٛوٚگُے پَہم چھُ گژھان وۅنۍ کٔرِو حظ کَم پَہم کیٚنٛہہ وۅنۍ کٔرِو کَم پَہم کیٚنٛہہ أسۍ حظ اَنان بیٚیہِ کہِ جایہِ شیٚیہِ ہَتہِ وۅنۍ دِیِو شیٚیہِ ہَتہِ وۅنۍ کٔرِو حظ کینٛژھا أسۍ تُلو نا وۅنۍ تۄہی نِش آ سَتھ ہَتھ یِمن آسیٛا صاف کِنہٕ یِہےَ رَلہٕ مِلہٕ مگر یہِ چھُ ژھوٚٹ ژھوٚٹُے ٹٔکراوُن یہِ چھُ ژھوٚٹ ژھوٚٹُے ٹٔکراوُن آ توٚنٛدرٕ زیُن آ کٲم کٔرٕس اچھا أسۍ ٲسۍ اَنان بیٚیہِ کِس نِش تیٚلہِ اَنو أسی وۅنۍ تۄہی نِش تہٕ مَگر آ گژھِ زیُن آسُن صاف اَدٕ حظ اَدٕ حظ تیٚلہِ کر بَنہِ اَچھا تیٚلہِ کر بَنہِ اچھا گوٚو گٲڑۍ چھےٚ اَسہِ یوٚرے سوزٕنۍ اچھا یہِ کَتھ جایہِ چھِ یہِ کَتھ حظ جایہِ چھِ آ کِہیٖنٛۍ نہٕ اَچھا آ سینڈ چھا اَسہِ چھِ آسان کُنہِ ساتہٕ ضروٗرت دَہ کوینٹَل تہٕ کُنہِ ساتہٕ پانٛژھ تہِ کُنہِ ساتہٕ ژور تہِ سُے یہِ کُنہِ ساتہٕ اگرے أسۍ آٹوٗ تہِ سوٗزِتھ کُنہِ ساتہٕ ہیٚکَو أسۍ ٹاٹا موبِایِل تہِ سوٗزِتھ آ آ اَسہِ چھِ بیٚکری دُکان آ آ اَسہِ چھِ ہَمیشہٕ کَرو أسۍ تیٚلہِ ژےٚ سۭتۍ کٲم حظ مَگر اگر ژٕ ٹھیٖک پَکَکھ دیانَتھ دار سان زیُن گژھِ آسُن صاف رَلہٕ مَلہٕ گژھِ نہٕ آسُن کیٚنٛہہ اچھا کُنہِ ساتن آسہِ کِکر زیُن ضروٗرت سُہ بَناہ اچھا چھا ادٕ حظ اَدٕ حظ تیٚلہِ آسو أسی تۄہی نِش اَنان تیٚلہِ آسو نہٕ أسۍ اورٕ یور وورٕ یور گژھان کیٚنٛہہ آ آ بہٕ آسو فون کَران آ آ آ اَدٕ حظ تیٚلہِ گوٚو ٹھیٖک ہاں اَدٕ کیٛاہ بِہِو تیٚلہِ رۄبَس حَوالہٕ